اَسلام علیکُم وعلیکُم سَلام اَسہِ حظ اوسوٕ تۄہہِ عٲدۍ فون کوٚرمُت تُہۍ چھُو حظ خانیٛار بُٹیٖک پٮ۪ٹھ اَچھا اَسہِ حظ اوس ڈرٛیس بَناوُن اَسہِ اوس یہِ وُنکٮ۪ن ؤنۍتَو اَسہِ کُس ٹرٛینٛڈ چھُ وُنکٮ۪ن چَلان اَچھا اَچھا ٹھیٖک اَسہِ حظ اوس یہِ مےٚ چھِ اینٛگیجمٮ۪نٛٹ کَزنہِ تہٕ مےٚ حظ چھُ سوٗٹ بَناوُن سوٗٹ یا ڈرٛیس وۅنۍ یہِ تۅہہِ اَتہِ ٹھیٖک باسٮ۪و

خانٛیار کَتٮ۪ن حظ چھُ یہِ ایڈرَس دِیٖتو اَسہِ کیٚنٛہہ نہَ حظ چھُنہٕ شُکریہِ سلام علیکُم